میانہِ لایفہِ منٛز میانہِ زِندگی منٛز یۄس ٹیٚکنالجِکَل تَبدیٖلی آیہِ سۄ حظ چھِ یِتھ کنیٚتھ زِ گۄڈٕنیٚتھ آسہٕ زَنہِ بِچارِ بَتہٕ رَنان لیجَن منٛز دامبرِس پٮ۪ٹھ یعنی زَنٮ۪ن بِچارین حظ ٲس واریاہ زیادٕ محنت پیٚوان کَرٕنۍ تہٕ اَگر گرمی ہِنٛدِس موسمَس منٛز تہِ اوس تِمن پیٚوان یعنی لیجَن منٛز بَتہٕ رَنُن سُہ تہِ دانَس پٮ۪ٹھ واریاہ زیادٕ گرمی ٲس پیٚوان تِمن بِچارین برداشت کَرٕنۍ مَگر یۄس یہِ ٹیٚکنالجی آیہِ ییٚمہِ کہِ وجہہ سۭتۍ ؤنکیٚس اۭں رایِس کُکَر اۭں بَتہٕ رَننہٕ خٲطرٕ آیہِ مےٚ باسان اَمہِ سۭتۍ گٔیہِ أکِس زَنہِ ہٕنٛز کٲم واریاہ زیادٕ آسان اَمہِ سۭتۍ یعنی ساروٕے کھۄتہٕ اکھ گٔے زَنہِ ہٕنٛز کٲم بِچارِ واریاہ زیادٕ آسان دۄیِم بَچے اَمہِ سۭتۍ بَچو زَنٮ۪ن ٹایم تہِ تِکیازِ زَنٮ۪ن یِتھُے بَتہٕ اوس پیٚوان رَنُن دامبرِس پٮ۪ٹھ تَمہِ خٲطرٕ اوس تِمن واریاہ زیادٕ وقت تَتیٚتھ خَرٕچ گژھان وقت سَرف گژھان تَتیٚتھ تِمن اوس تٔتی پیٚوان روزُن مَگر رایِس کُکرٕ سۭتۍ یۄس اَسہِ واریاہ زیادٕ سہوٗلِیت وٲژ یعنی أسۍ چھِ رایِس کُکرَس تھاوان آب گۄڈٕنیٚتھ لٲگِتھ آب یِتھُے گریٚکہِ تہٕ تَمہِ پَتہٕ چھِس تراوان تۄمُل یا چھِ أسۍ گۄڈٕنیٚتھٕے تَتھ تھاوان تۄمُل تَتھ آبَ رَلٲیِتھ تہٕ دِوان چھُس سُچ یعنی اِنسانَس چھُنہٕ پیٚوان تَتیٚتھ روزُن کِہینۍ تہِ گۄڈٕنِکُے چیٖز یعنی محنت چھےٚ نہٕ اِنسانَس گٔے اَمہِ سۭتۍ واریاہ زیادٕ محنت چھِ پیٚوان کَم کَرٕنۍ دۄیُم چھُنہٕ اِنسانَس تٔتی پیٚوان روزُن کِہینۍ تہِ تِکیازِ اِنسان سُند وقت تہِ بَچوو اَمہِ سۭتۍ واریاہ زیادٕ آ مےٚ باسان میٲنۍ کٲم بہٕ چھَس آز تھاوان یِتھٕے کَنۍ لٲگِتھ میٲنۍ کٲم گٔے اَمہِ سۭتۍ واریاہ زیادٕ آسان تِکیازِ بہٕ گٔیَس اَمہِ سۭتۍ واریاہ زیادٕ آ مُتٲثر تہِ زِ ساینَسَن چھِ یِژھ ٹیٚکنالجی ؤنکیٚس أنمٕژ زِ گۄڈٕنیٚتھ اوس پیٚوان دۄہَس اوس پیٚوان دۄہ اوس لَگان بَرابر رَنٕنس گۄڈٕ اوس پیٚوان کٲجِس تام رَنُن اوس لَگان کٲجِس تام دانَس پٮ۪ٹھ تَمہِ پَتہٕ اوس پیٚوان شامَن خٲطرٕ رَنُن اوس پیٚوان تریے بَجہِ ژوٚرے بَجہِ دانَس واپَس پیوُن تہٕ اوس پیٚوان بَتہٕ رَنُن لیجَن منٛز مَگر یۄس یہِ ٹیٚکنالجی آیہِ ؤنکیٚس یمۍ یم رایِس کُکر ایٚولیبٕل تھٲے یِمن منٛز ٲسۍ یَکجہ تۄمُل تہٕ آب تراوان چھِ تہٕ پانہٕ چھِ نیران دِوان چھِس سُچ بَتہٕ چھُ آسان پانَے تَیار تہِ گوٚمُت یعنی اَصٕل پٲٹھۍ چھُ آسان بَتہٕ تَیار گوٚمُت زِ أمۍ کٔرۍ یعنی أمۍ أنۍ میٲنہِ زِندگی منٛز تَبدیٖلی تہِ تِکیازِ یَتھ وقتَس بہٕ دامبرِس پٮ۪ٹھ بَتہٕ رَنان ٲسٕس تَتھ وقَس منٛز چھَس بہٕ ؤنکیٚس ہیٚکان بیاکھ کٲم کٔرِتھ تہٕ بَتہٕ تہِ چھُ آسان تَیار گومُت تہٕ بہٕ چھَس اَتھ وقتَس منٛز بیاکھ کٲم تہِ اَصٕل پٲٹھۍ اِنجام دِوان اَمہِ سۭتۍ گٔیہِ یِم تَبدیٖلی ٹیٚکنالجی یَتھ منٛز أنۍ اَمہِ سۭتۍ گٔے میٲنۍ زِندگی تہٕ یۄس واریاہ زیادٕ مُتٲثِر تہٕ میٲنۍ کٲم یعنی سٲنۍ کٲم تہِ بَنے اَمہِ سۭتۍ واریاہ زیادٕ آسان یۄس یہِ ٹیٚکنالجی ہنٛز تَبدیٖلی ؤنکیٚس لَبنہٕ یِوان چھِ